بہٕ ہَسا وَنہو تۄہِہ تِم طٔریٖقہٕ یِمو سۭتۍ گیم گِنٛدنہٕ سۭتۍ سانہِ زِندگی پٮ۪ٹھ واریاہ اہم اَثر چھُ پٮ۪وان ییٚلہِ ہَسا أسۍ کینٛہہ تہِ گیم گِنٛدان چھِ تَمہِ سۭتۍ چھُ سون صحت ٹھیٖک روزان مثلاً سون پوٗرٕ صحت صحت چھُ ٹھیٖک روزان بیٚیہِ چھُ مٮ۪نٹٔلی فِٹ روزان بیٚیہِ چھُ خوٗن دورٕ دورٕ کَران اگر نہٕ اِنسان کینٛہہ گیم گِنٛدَن سُہ چھُ کٲہِل تہٕ سُستہٕ باسان گیم گِنٛدنہٕ چھُ سانہِ صحت خٲطرٕ واریاہ مُفیٖد